وعلیکُم اسلام الحمدُاللہ

اِنٹریوِ اَچھا تُہۍ کَتھ رِلیٹِڈ اوسوٕ یہِ اَچھا ٹیٖچَر رِلیٹِڈ تۄہہِ وُچھوٕ نا ایٚڈوٕٹایزمٮ۪نٛٹ اوس نا مےٚ تَتھ آلریڈی تَتھ پٮ۪ٹھ ٹھیٖک ٹھیٖک ایٚکچُؤلی چھِ اوس اَسہِ سُہ تھوٚمُت مَن مَنڈے دۄہ کاہ بَجے تتھ مگر سُہ گوٚو تہٕ سُہ گوٚو تھوڑا بہت لیٹ سُہ آسہِ ٹیوٗوُزڈیٚے دۄہ اَکھ دۄہ سُہ پَتَے آسہِ سۄ آ ٹیوٗوِزڈیٚے دۄہ کاہ بجے مگر کالیفِکیشَن والیفِکیشَن تِم مارکٕس کارڈ ٹوٹَل سورُے سُہ چھُ اَنُن سۭتۍ آرجِنَل وارجِنَل ڈاکیٛوٗمٮ۪نٹٕس